جموں کَشمیٖرَس مَنٛز چھ واریاہ پُلٹِکَل پاٹی یَتھ مَنٛز مَگَر اکھ کُنوُہ یہِ حظ یہِ زٕ ساس کُنوُہ برونٛٹھ آسنہٕ تیٖژٕ کینٛہہ وۄنۍ گوٚو زٕ ساس کُنوُہ پَتہٕ آے واریاہ پاٹی ییٚتہِ ٲسۍ خاص کَر کٲم کَران یِہے کانٛگریس اوس آسان نیشنَل کانفرنس اوس آسان بیٚیہِ ٲسۍ پی ڈی پی آسان مَگَر وۄنۍ بَنے واریاہ پاٹی یَتھ جموں کَشمیٖرَس مَنٛز اِتھ پٲٹھۍ زَن زٕ ساس ژۄدَہ پَتے آو گۄڈنیتھٕ بی جے پی ژاو یور بیٚیہِ چھُ ییٚتہِ نیشنَل کانفرنس چھُ پی ڈی پی چھُ کانگریس چھُ یہِ چھُ عَوامی اِتِحاد پاٹی چھِ یہِ ہَسا یہِ پیٖپلٕز کانفرنس چھِ یِتھے پٲٹھۍ چھِ باقٕے یِم زَن لیٖڈَر چھِ وٕنکٮ۪ن فاروق عبدُاللہ چھُ عُمَرعبدُاللہ چھُ محبوٗبا مُفتی چھِ بیٚیہِ کیاہ باقٕے تہِ چھِ اِنجیٖنَر رشیٖد چھُ یہِ حظ یہِ اَکبَر لون چھُ حَسنین مَسودی چھُ نزیر احمَد لاوے چھُ اَتھے پٲٹھۍ چھُ باقٕے باقٕے واریاہ لیٖڈَر چھِ ییٚتہِ یِتھ کنۍ فاروق عبدُاللہ عُمَرعبدُللہ یِم گٔے ایٚن سی پی ڈی پی یَس مَنٛش چھِ محبوٗبا مُفتی مُظفَر بیگ یا یِم چھِ یِوان پی ڈی پی یَس مَنٛز یِتھے کنۍ چھِ باقیَن باقیَن پاٹِیَن